مےٚ چھ لَگان واریاہ مَزٕ یمن کھیٚنَس سُویٖٹسن مَطلَب مِٹھایہِ لوٚڈو چھِ آسان گُلاب جامُن چھ آسان برٛفی چھِ آسان یا پیسٹری چھَس ہٮ۪وان بُلیک فاریسٹ پرٛیسٹری چھِ ریٚڈ فاریسٹ پرٛیسٹری چھِ وایٹ فاریسٹ پرٛیسٹری چھِ یمن مَنٛز چھ آسان واریاہ مَزٕ یا کیک چھ أسۍ بناوان اَتھ مِٹھاے چھُ آسان تٮُ۪تھ مزٕ ییٚلہِ رَسگولہٕ چھُ اِنسان کھیٚوان گُلاب جامُن چھِ کھیٚوان برٛفی چھِ کھیٚوان تتھ چھ آسان تٮُ۪تھ مَزٕ تتھ برفی اِنسان چھُ ونان مےٚ چھُ تِمن سۭتۍ واریاہ زیادٕ لگاو ییٚلہِ اِنسانن اَسہِ پٔژھۍ چھِ یِوان کانٛہہ گَرِ چھِ اَسہِ یِوان أسۍ چھِ تِمن برٛونٛہہ کنہِ تھاوان مِٹھٲے أسۍ چھِ تھاوان گَرِ تِمن پیسٹری برٛونٛہہ کَنہِ أسۍ چھِ تھاوان تِمن ویٚلویٚٹ پیسٹری برٛونٛہہ کَنہِ ریڈ پیسٹری وایٹ فاریسٹ چاکلیٹ واریاہ قسمٕچ پیسٹری چھِ یِوان الگ الگ ٹیسٹ چھِ آسان الگ الگ مَزٕ چھ آسان تِمن چھِ لَگان لُطُف کھیٚنَس پیسٹری چھِ واریاہ قسم یمن مَنٛز الگ الگ واریاہ قسم چھِ وایٹ فاریسٹ ریڈ فاریسٹ چاکلیٹ ریٚڈ ویٚلویٚٹ مینگو واریاہ قسمٕچ پیسٹری چھِ آسان گُلاب جامُن چھُ رَسگولہٕ چھِ بَتہٕ لڈو چھِ برٛفی چھِ واریاہ چھِ یتھ مَنٛز اَسہِ واریاہ مِٹھایہِ چھِ اِنسان دُکان پٮ۪ٹھ وُچھان ہٮ۪وان چھِ کھیٚوان چھ مَزٕ چھِ لگان کھیٚنَس پٔژھٮ۪ن چھِ برٛونٛہہ کنہِ تھاوان تِم تہِ چھِ خۄش گَژھان کٲنٛسہِ رِشتہٕ دارَس چھِ سوزان سُہ تہِ چھُ خۄش گَژھان شُرٮ۪ن چھِ دِوان تِم تہِ چھِ خۄش گَژھان کانٛہہ چھُ پاس گَژھان اَسہِ ییٚتہِ رسگولہٕ بٲگراوان لڈو بٲگراوان برٛفی بٲگراوان اَسہِ چھ پٔژھۍ یِوان أسۍ چھِ تِمن دِوان پیسٹری سۭتۍ چاے دِوان تِمن چھُ لگان مَزٕ پیسٹری کھیٚنَس یہِ چھِ واریاہ اکھ مشہوٗر یم پیسٹری لڈو وڈو ییٚتی یہِ مَطلَب یمو سۭتۍ چھ مَزٕ اِنسان چھِ کران استقبال یِموے سۭتۍ أکِس پٔژھِس چھ لگان مَزٕ کھیٚنَس